أسۍ حظ چھِ بَچَن پٮ۪وان ایڈمِشَن خٲطرٕ پٕنٛژٕ ساس رۄپیہِ گۄڈٕ پَتہٕ چھِ پٮ۪وان دہ دہ ساس اینِوَل فیٖس حظ یَتھ أسۍ ؤہٕرۍ چھِ پٮ۪وان بَرُن بیٚیہِ چھُ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ زٕ زٕ ساس رۄپیہِ پٮ۪وان فیٖس بَرُن ییٚمہِ حِساب چھُ اَسہِ یُس أسۍ فیٖس چھِ بَران سکوٗلَن منٛز حظ